ہیٚلو السلامُ علیکُم وعلیکُم السلام السلامُ علیکُم ٹھیٖک چھُو حظ اَہَن حظ تُہۍ چھُو نہ حظ یہِ أنیٖسا ٹیلَر مےٚ مےٚ أنیے اوترٕ تۄہہِ نِش فراک سوٗٹ بوزان چھُو حظ ہیٚلو مےٚ اَنیے تۄہہِ نِش اوٚترٕ فراک سوٗٹ مگر تۄہہِ حظ بہٕ حظ چھَس تۄہہِ نِش انان بہٕ پَرٕزٕنٲوُس حظ بہٕ حظ چھےٚ سو ماریا مےٚ انیے نہ حظ اوٚترٕ توہہِ نِش فراک سوٗٹ تُہۍ ٲسوٕ نہٕ مگر تٔژ پھرۍ تَتہِ کِہیٖنۍ اچھا وۄنۍ وُچھِوٕ حظ سوٗٹ میجرمینٹ میجرمیٚنٹ اَہَن حظ مےٚ وُچھ تہٕ مےٚ ووٚن بہٕ وَنہٕ تِژ پھرۍ وَنے مےٚ تمو وُنُکھ سۄ چھِ گٔمٕژ ڈاکٹرَس نِش مےٚ ووٚنٕس تٔمِس وُچھ زِ کَپُر وَپُر چھا برابر تہٕ وۄنۍ ووٚن مےٚ بہٕ کَرٕمَو تۄہہِ پانے فون تۄہہِ وُچھِوٕ حظ تَتھ کَپُر چھِ حظ ٹھیٖک اَدٕ وۄنۍ چھُنہٕ حظ مےٚ یُن میجرمینٹ کرنہِ اَہَن حظ بہٕ تہِ حظ ٲسٕس پانہٕ آوُر تہٕ بہٕ راتھ ترایے مےٚ مےٚ وَنیے بہٕ یِمہِ آز شامَن تانۍ مگر اَتہِ حظ پے مےٚ پَتہٕ کٲم اۭں بہٕ کَر حظ یِمہٕ میجرمنٹ نِنہِ صُبحٲے ہیٚکا بہٕ یِتھ بہٕ بہٕ حظ یِمہِ صُبحٲے مےٚ چھِ پَتہٕ پانس کٲم مےٚ چھِ گژھُن اورۍ اَسہِ چھُ خانٛدر یہِ پَتہٕ کَر حظ دِیوٗ سُوِتھ اَسہِ حظ چھِ پگاہ صُبحس چھِنہٕ حظ بَٹہٕوار اَسہِ چھِ ییٚکاہ یہِ ژنٛدٕروار بۄموار اَہَن حظ اۭں کٲلِکیٚتھ دۄشوے آسنہٕ حظ اَکھ اوس نہ حظ اَکھ اوس نہ حظ مےٚ ترومُت امہِ برۄنٛہہ اوا تَتھ اَہَن حظ فراک حظ مۄکلٲیہِ زِ تیٚلہِ صُبحس تام بہٕ دِمٕہا تتھ سُے میجرمیٚنٛٹ مگر یُس مےٚ یُس یہِ ہیٚو فراک شلوار اوٚن نہ حظ یہِ ووٚن مےٚ یہِ سُوٕ بہٕ پاکِستانی ٹایپہٕ تمے کِنۍ چھس بہٕ وَنان اَتھ دِمہٕ بہٕ نوٚو میجرمیٚنٹ نَتہٕ اوس مےٚ تۄہہِ نِش آلریٚڈی میجرمیٚنٹ پَتہٕ آسیا ژنٛدٕروارِ تانۍ سُوِتھ اَہَن حظ أکِس شامَن أکِس تامتھ تھٲیِزیٚو تیار اَدٕ حظ اہن حظ ادٕ کیٛاہ اَلسلامُ علیکُم